مےٚ چھِ سارٕے کھۄتہٕ آرام دۄہ چھُٹی نِمٕژ سُہ چھِ مےٚ نِمٕژ سَمر وکیشن تِکیٚازِ تمہِ سۭتۍ چھِ وارِیاہ گَرم آسان اِنسان چھُ کَران سمر وکیشنہِ نِنۍ وِنٛٹر وکیشن چھِنہٕ تیٖژاہ امپاٹنٛٹ یٖژاہ سَمر وکیشن چھِ چھِ آسان تمِچ چھِ وارِیاہ وارِیاہ گَرم آسان اِنسان چھُ دَپان مےٚ گَژھہَے چھُٹی آسٕنۍ کُنہِ طرریٖق سِٹوٗڈنٛٹ تہِ چھِ وَنان سُکوٗلن منٛز چھِ آسان وارِیاہ گرم سِٹوڈنٛٹ چھِ وَنان پنٛنہِ جاے اسہِ گَژھہَے چھُٹی آسٕنۍ تِکیٛازِ بٔڑۍ شُرۍ ہی یِم آسان تِم ہٮ۪کن برداش کٔرِتھ مر یِم لَکٕٹۍ شُرۍ یِم چھِ نہِ ہٮ۪کان زیادٕ گَرم برداش کٔرِتھ کِہیٖنۍ ییٚمہِ ساتہٕ مےٚ ہِہوے سمر وکیشن بہٕ گوس تمہِ ساتہٕ کرکٮ۪ن سۭتۍ وارِیاہ وارِیاہن جاین یِتھ پٲٹھۍ سُن مرٕگ چھِ گُلمرٕگ چھِ یوٗس مرٕگ چھِ تہٕ اپٲری پارکن منٛز گوٚو وارِیاہ وارِیاہن جاین سوٗیمِنٛگ تہِ کٔر مےٚ وارِیاہن جاین گرِک تہِ کر نٲیِم آرام پانہٕ تہِ کوٚرُم آرام تِمن دۄہن چھُ آسان وارِیاہ گَرٕم کَرِک تہِ ٲسۍ وَنان ژٕ نہِ سمر وکیشن تہٕ أسۍ گَژھو وارِیاہن وارِیاہن جاین گَرِ چھِ آسان وارِیاہ گَرم اِنسان چھُ پرٮ۪فر کَران گَرے بَہُن تِکیٛازِ تمہِ وِزِ چھِنہٕ اِنسان کَران برداشت کِہیٖنۍ تہٕ اگر أسۍ وندر وَکیشن آسَے ونٛٹر وَکیشن چھُنہٕ زیادٕ امپاٹنٛٹ تمہِ آیہِ ییٚمہِ آے سَمر وَکیشن چھِ سَمر وَکیشن منٛز چھُ آسان وارِیاہ تاپ مان تِکیٛازِ تتھ منٛز چھُ لگان اِنسانس مَزٕ سران کَرنس چھُ لَگان مَزٕ یا پِکنِک گَژھنس چھُ لَگان مَزٕ گَرِک پِکنِک نِمو گَرِک تہِ چھِ روزان خۄش پنُن پان تہِ چھُ روزان خۄش اِنسانس چھُ دِل لۄتان دِلس منٛز یُس بار چھُ آسان سُہ چھُ اِنسانس لۄتان یُس خۄش حٲلۍ زندگی چھِ وٕچھان اِنسان اورٕ یُس مین یہِ سمر وَکیشن ٲس یہ ٲس وارِیاہ خۄش حال تہٕ مَزٕ دار ٲسۍ یہِ اتھ وکیشنہِ منٛز مےٚ وارِیاہ مَزٕ بیٚیہِ تُل تُلنٲیِم پنٕنۍ گَرِ تہِ مَزٕ تیٖژ پریشٲنی گٔے نہٕ اَسہِ گرکٮ۪ن کِہیٖنۍ اَسہِ اوس پنٕنۍ گٲڑۍ نِمٕژ تہٕ تتھ منٛز لۄگ وارِیاہ مَزٕ اَسہِ